ہیٚلو وعلیکُم سَلام تُہۍ چھُ ٹھیٖک اَصٕل پٲٹھۍ حسنین آ اَصٕل پٲٹھۍ ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ شُکُر شُکُر کمہِ موٗجوٗب ہُمہِ گاڑِ موٗجوٗب ہا ہے ریٹَس نا چھَنہٕ برابری یِوان سُہ چھُ سُہ سُہ رلیوم سُہ ژےٚ ووٚنُتھ بہٕ دِمے ادلس بدلس مَنٛز حظ گٲڑۍ مگر مسلہ چھُ ریٹَس آیم نہٕ برابری ہُتھ منٛز کیٚنٛہہ سۄ ہا چھَم رٔچھِتھ گٲڑۍ تَوَے ژٕ بوز مےٚ چھُ اَہَن مےٚ ما لایِف مۅکلٮ۪س لایِف مۅکلٮ۪ٮس

کِہیٖنۍ تہِ ہے مگر حسنین صٲباہ ژےٚ چَلٲوتھ سۄ مگر سوارِ دیُتا مَزٕ سوارِ چھُنا تَتھ مگر مَزٕ میٛانہِ گاڑِ یۄس ژےٚ چَلٲ ژےٚ پٮ۪ٹھ چھُم بروسہٕ بہٕ چھُس یِم کار سٲری گاڑٮ۪ن ہٕنٛدۍ ژےٚ سۭتۍ کَران وۅنۍ کَر ژٕ کٲم وۅنۍ وۅنۍ وۅنۍ کَر ژٕ کٲم وۅنۍ کَر ژٕ وۅنۍ کَر ژٕ کٲم ریٹ تھوڑا ہُرٕراوُس رۄپیَس پانٛژھ دَہ ساس تہٕ ژٕ کَر کٲم ژٕ کَر أمِس یہِ ٹرٛاے ہا آ وَلہٕ یہِ ژٕ صُبحَس تہٕ نہِ کَر ژٕ اگر اگر پانٛژ تہِ کرِی اگر پانٛژ تہِ کری یہِ ژٕ صُبحَن تہٕ وَلہٕ وال ژٕ گٲڑۍ نہِ ژٕ گٲڑۍ او کینٛہہ چھُ نہٕ جناب پَرواے

آ سۄے اَصٕل گٲڑۍ چھِ سۄے اَصٕل گٲڑۍ بیٚیہِ چھِ تتھ پانٛژ شےٚ ؤری ؤنہِ آ یِہ ژٕ صُبحَس تہٕ ولہٕ وال ژٕ صُبَحس گٲڑۍ اَدٕ سا چلو اَدٕ سا چلو چلو